اَسلام علیکُم وَعلیکُم سَلام آ الحمدُاللہ تُہۍ چھُو حظ ٹھیٖک آ اَہَن حظ کِہیٖنٛۍ یہِ حظ چھُنہٕ پاسیبُلا کِہیٖنٛۍ اَسہِ چھِ مطلب یُس اَسہِ فایبر چھُ چَلان تَتہِ سُہ چھُ مطلب کٔلیرلی چَلان تَتہِ تَتھ منٛز ما چھُنہٕ کانٛہہ فالٹے چھُنہٕ کیٚنٛہہ تَتھ منٛز مےٚ چھُ باسان تُہۍ چھُو تُہۍ چھُو نٮ۪ٹ ؤرٕکٕچ پانَس آسان پرٛابلِم فونس منٛز آسوٕ کیٚنٛہہ پرٛابلِم آ یہِ چھُ کیٛاہ مطلب

آ مگر بہٕ حظ ونمو کَتھ اَکھ تُہۍ چھُو فسٹہٕ مطلب سُہ کٕلاینٛٹ یُس مطلب سُہ کسٹٕمر یُس نہٕ مطلب چھُ وَنان فایبر چھُنہٕ مطلب اَصٕل پٲٹھۍ چَلان کِہیٖنٛۍ اَسہِ چھِ مطلب وارِیاہ زیادٕ مطلب یِم تہِ کسٹٕمر چھِ تِم چھِ ونان تِمو اَنہِ یِژھ کانٛہہ کمپُلیٹے کِہیٖنٛی کہِ یا وُنِس تانٮ۪تھ کَم کسٹٕمر ٲسۍ تَتہِ تِمو کَرِہم نہٕ زانٛہٕے کمپُلینٛٹ کہِ یہِ فایبَرس اوس یہِ پرٛابلِم یا واے فایچ ٲسۍ یہِ کانٛہہ پرٛابلِم اَچھا تُہی ؤنۍتَو مےٚ یہِ تۅہہِ چھُوا پَنُن نٮ۪ٹ چھُناہ چَلان وۅنۍ فِلہال یوٚتانۍ أسۍ یہِ کَرو ٹھیٖک ویٖک اَچھا ٹھیٖک گوٚو کیٚنٛہہ نہَ حظ چھُنہٕ أسۍ چھِ تَتھ خٲطرٕ معٲفی منٛگان تہٕ تُہۍ کٔرِو حظ تھوڑا بہت مطلب اگر مطلب تَتھ پرٛابلِم آسہِ زیادٕ کیٚنٛہہ تیٚلہِ لگٮ۪س زیادٕ ٹایم اگر مطلب کَم اوسُس تہٕ تیٚلہِ لَگٮ۪س کَمٕے ٹایم تہٕ تیٚلہِ گَژھِ یہِ جلدٕے وۅنۍ اگر زیادٕ ٹایم لوٚگُس تیٚلہِ حظ چھُ اورے کیٚنٛہہ مطلب کَرُن ٹھیٖک تُہۍ کٔرِو نا حظ یِتھٕ کٔنٮ۪تھ مطلب أسۍ کَرو یہِ کنفٲرٕم تہٕ کیٚنٛہہ نہَ حظ چھُ تُہی یہِ چھُوا گوٚمُت ڈِسکنٮ۪کٹ تُہی چھَوا پرٛابلِم یِوان کِنہٕ یِم باقی کسٹٕمر چھِ تِمن تہِ چھِو یِوان تِمن چھا امہِ کِنٮ۪تھ یِوان بہٕ حظ ٲسٕس ونان بہٕ حظ کَرمو کال کیٚنٛہہ وَعلیکُم سَلام